اَتھ خٲطرٕ چھُ یوان کیٛاہ چھِ اَتھ دَپان اِنسانس زیادٕ تَتھ جایہِ نہَ گژھنٕچ ترکیٖب دِنہٕ کہِ ییٚتٮ۪تھ أمِس یہِ لارِ ماسکیٹو زیارٕ زیادٕ پھہلہِ ییٚتٮ۪تھ اِنفیٚکشن ایٚریا آسہِ زیادٕ تہٕ بیٚیہِ چھُ أمِس یِوان فِورٕ خٲطرٕ أمِس چھِ یِواان آبہٕ دَجہِ کرنہٕ أمِس چھِ یِوان ڈاکٹرس نِش نِنہٕ یہِ چھُ دَوا کھٮ۪وان تہٕ وارٕ وارٕ چھِ پَتہٕ أمِس فرق گَژھان